کینٛہہ خاص جایہِ یِم ماننہٕ چھِ یِوان پوٗرٕ دُنیاہَس منٛز مانسبَل لیک سۄنہٕ مرٕگ گاندَربَل پارَک قَمرِیا پارَک یَتھ وَنان چھِ أسۍ تہٕ اور چھِ یُن گَژھُن واریاہ زیادٕ فرٛام فارِن ٹُو وِد اِن اِنڈیا واریاہ چھِ اور یِوان واریاہ چھِ اَتہِ اٮ۪نجاے کَران تٔمۍ چھِ أہنٛز اکھ چھِ الگ ہسٹری اکھ مانس بلٕچ چھِ کینٛہہ الگ ہسٹری اکھ مانسبل چھِ ہِنٛدی کومنِٹی سۭتۍ کینٛہہ رلِتھ تِکیازِ تَتہِ چھِ کینٛہہ مَندِر پنُن کلچر چھِ تتھ تٔمِس چھِ پنٕنۍ اکھ اہمیت تُلمُل تہِ چھِ اکھ خاص جاے یور سٲنۍ ہِندی کمنِٹی چھِ یِوان ؤری پتہٕ ؤری مٲلہٕ مناونہِ اور سۄنہٕ مَرگَس منٛز چھِ جایا گاڈٕ سَر ییٚمیُک اَکھ اِمپاٹَنٕس چھِ تور چھِ یِوان پوٗرٕ دُنیا پٮ۪ٹھ سہلٲنۍ سٲل کَرنہِ